سلام علیکُم وعلیکُم سَلام تُہۍ چھِو حظ فایر سٔروِس پٮ۪ٹھ ییٚتٮ۪ن چھُ گَرَس أکِس لوٚگمُت نار مطلب یہِ چھُ آرمُل نِش آرمُل یۄس مَسجِد چھَناہ حظ جامعہ مَسجِد یۄس ہٮ۪مہِ سایڈٕ چھِ سُہ سایڈ بَس نور سایڈٕ تَمی سایڈٕ تہٕ بیٚیہِ چھُ اَتھ پَش کٔرِتھ تَتھ منٛز تہِ چھِ أڑۍ کَمرٕ کھٲڑِتھ یہِ چھُ اوسمُت اے سی چلان ہیرٕ کَنہِ کَمرَس منٛز تٔتھۍ یِہَے پانٛژتٲجۍ مِنٛٹ ٹُو پَنٛژاہ مِنٛٹ تام نہَ باقٕے چھُنہٕ اَتہِ کِہیٖنٛۍ اَتہِ چھُ باقٕے سامان یَتھ نَفر چھِنہٕ کٕہیٖنٛۍ آ آ نہَ نہَ نہَ وۅنۍ کٔرِو تُہۍ جلدی پَہَم آ آرملہِ یَپٲرۍ سُہ کھووٕرۍ سایڈٕ نیران تَپٲری مَسجِد کِنہٕ اَنٛدَر کُن بٹھنُک کُن تۅہہِ چھُ

بہٕ کَرہو تۄہہِ ویٹ تُہۍ یِیِو پَتہٕ مےٚ سۭتۍ تہِ اَچھا تُلِو ٹھیٖک تُلِو تُلِو